ساروٕے کھۄتہٕ یُس مےٚ پَسَنٛدیٖدا یا بییہِ یُس زَن اَسوٕنۍ مٮ۪مٕری چھِ مےٚ بَچپَنٕچ سۄ چھِ مےٚ یاد پٮ۪وان زٕساس ژورٕکۍ زٕ ساس ژورٕکۍ چھِ یہِ کَتھ ییٚلہِ زَن تِمن دوٚہَن اسہِ شُرٮ۪ن سٲنۍ بٕڑۍ ٲسۍ سٮ۪ٹھاہ کھوژناوان أکِس مِسٹیٖرِیَس کِرٛییچَر سٕنٛدِس ناوَس پٮ۪ٹھ ییٚمِس زَن کٲشِرِس منٛز رانٛٹَس چھِ وَنان ییٚلہِ تہِ کانٛہہ شُر کینٛہہ رانٛڈٕگی اوس کَران یا کینٛہہ مَستی اوس کَران تٕمِس اوس وَنان ژۄپہٕ کَر رانٛٹَس یی اورٕ سۄا نیہِ پانَس سۭتۍ ییٚلہِ زَن سٲنِس دیماغَس منٛز یہِ چیٖز دوٚہَے دوٚہَے بٮ۪ہناونہٕ آو مےٚ تہِ زَن بِیوٗٹھ یہِ دٮ۪ماغَس منٛز زِ رانٛٹَس چھِ پٕزۍ پٲٹھۍ کینٛہہ تام بَلاے آسان اَکہِ دۄہ چھِ أسۍ یِتھٕے کٕنۍ شُرٮ۪ن سۭتۍ گِنٛدان تہٕ بہٕ اوسُس یِتھٕے پٲٹھۍ گِنٛدان اتہِ ٲس تَبَر پَتھَر مےٚ تُل تَبَر بییہِ دِژٕم پَنٮ۪ن ماستٕرۍ بیٚنٮ۪ن تہٕ بییہِ پَننِس أکِس دوستس دوٚپمَس رٕٹِو تُہُۍ یہِ سٲری ہۄتھ ژوٗنٛٹھۍ کُلِس منٛز چھِ رانٛٹَس أسۍ زٕنۍ گے کٕرۍ مےٚ سٲری شُرۍ جَمع اَسہِ تُل تہٕ لوگ یہِ کُل دَگُن اسہِ دوٚگ یہِ کُل اَتھ کُلِس گے سٮ۪ٹھاہ سٔنۍ زَخَم تہٕ میٲنۍ نانۍ درٛاے أندرٕ نٮ۪بَر ہیا تۄہہِ کِہوو گوٚووُ تۄہہِ کیازِ مَتییٚوُ اَتھ کُلِس ییٖنٕے ژےٚ بٕڈۍبَب سُہ ترٛایی نہٕ ژےٚ اورٕ کیٚنٛہہ بہٕ چھُس وٕنۍ بِہِت تہٕ شامَن آو بٕڈۍبَب گۄڈ ٲسۍ سٲری اَکھ أکِس کُن وٕچھان تہٕ ژۄپہٕ کٕرِتھ بِہِت اتہِ زَن ژوٚل میانہِ نانہِ اَسُن نیٖرِتھ تہٕ مِیٲنۍ بٕڈۍبَبَن پرُژھُس کیاہ دٔلیٖل ژٕ کیازِ چھَکھ اَسان کیا چھُ گومُت میانہِ نانہِ ووٚن میٲنِس بٕڈۍبَبَس زِ اَز کوٚر شُرٮ۪و یِتھ پٲٹھۍ یِمو کوٚر ژوٗنٛٹھۍ کُلِس یِم ٲسۍ تَتھ رانٛٹَس وَنان تہٕ یِمو دِتۍ تَتھ زَخٕم بَس یُتُے وَنُن تہٕ میون بٕڈۍبَب چھُ مےٚ دوران چَپٕلۍ ہٮ۪تھ بٕڈۍبَب چھِ پَتہٕ پَتہٕ ژٕ بہٕ چھُس بروٚنٛہہ بروٚنٛہہ ژَلان واتان واتان ووتُس بہٕ گَرٕ تہٕ مےٚ کوٚڑ گَرِ تھَکھ یہِ مومٮ۪نٹ آز زَن یہِ نانۍ چھِ وَنان مےٚ چھُ اَتھ پٮ۪ٹھ سٮ۪ٹھاہ اَسُن یِوان زِ أسۍ کۭتیاہ نادان چھِ ٲسۍمٕتۍ زِ أکِس ژوٗنٛٹھۍ کُلِس کوٚر اسہِ سُہ حال رانٛٹَس سَمجِتھ